سانیٚن بَڈگام کیٚن نوجوانن ہٕنٛز کَتھ کَرو تِمن چھ پیٚوان واریاہ سفر تُلُن تِکیٚازِ تِمن چھُ نہٕ روزگا آسان کِہنۍ نہٕ بیٚیہِ چھِ تِمن تعلیٖم تہِ سیٚٹھاہ مَگر تَمہِ پَتہٕ تہِ مِلیو نہٕ تِمن روزگار کِہنۍ نہٕ ییٚمہِ ییٚمہِ باپَتھ ییٚمہِ برکَت تِم کران چھِ وۄنۍ موزوٗرۍ چاہے پی ایچ ڈی سکالر چھِ یا ایم بی بی ایس کٔرِتھ لٔڑکہٕ چھُ تِم چھِ ریڈِ بیٚہوان تِکیٚازِ ییٚتہِ چھُ نہٕ کانٛہہ تِژھ کٲما تِژھ اِنٛڈسٹری تِژھ فیٚکٹری یَتھ منٛز تِم کٲم کرہَن سانیٚن بڈگام کیٚن نوجوانَن چھِ واریاہ زیادٕ برابِلِم گژھان یَتھ منٛز تِمن چھُ نہٕ تیُتھ کانٛہہ سِکِل آسان ڈیٚولَپ گوٚومت کِہنۍ نہٕ تِکیٚازِ اَگرے تِمن آسان تہِ چھُ پَنُن بَزنِس باقی جوان یِم گژھان چھِ یِمو پورمُت چھُ آسان یِمو نیٚبرٕ تعلیٖم حٲصِل کٔرمٕژ چھےٚ آسان تَمہِ پَتہٕ تعلیٖم حٲصِل کٔرِتھ پۄنٛسہٕ لٲگِتھ مول موج چھ لگان غریٖبی منٛز پَرناوان چھِ بَچس مَگر تَمہِ پَتہٕ چھُ نہٕ تَتھ حٲصِل یِوان کِہنۍ نہٕ تِکیٚازِ ییٚتہِ چھُ نہٕ تمیُک کٔہنٛۍ تہِ تیُتھ تجرُبہٕ زِ اکھ نوجوان گژھِہا کُنہِ جایہِ ایٚڈجسٹ سُہ کَرِ ہا کٲم أسۍ چھِ کران ایٚڈمِنسٹریشنَس گُزٲرِس زِ بَڈگٲمۍ ذلَس منٛز گژھن تِم آفِس تِم کَمپٔنی تِم فیٚکٹری آسٕنۍ یَتھ منٛز تِم نوجوان کٲم ہیٚکَن کٔرِتھ